السلام علیکُم وَرحمتُہ اللہ وَبرکاتہوٗ بہٕ چھَس ماروٗش تہٕ آز وَنہٕ بہٕ تۄہہِ زِ بہٕ کِتھ پٲٹھۍ چھَس مٮ۪نیج کَران بیٚیہِ کِتھ پٲٹھۍ کیٛاہ چھَس بہٕ رول کَران اَکھ مِڈٕل جٮ۪نریشَن بٔنِتھ پنٛنٮ۪ن دۄن جٮ۪نریشنَن تہٕ کیٛاہ کیٛاہ چھَس بہٕ کَران کیٛاہ کیٛاہ ڈِفرَنٕس چھُ مےٚ باسان یِمَن دۄن جٮ۪نریشَنَن منٛز یِم مےٚ لۄکٕٹۍ چھِ تہٕ بیٚیہِ یِم پرٛٲنۍ چھِ نِو اینٛڈ اولڈٕ جٮ۪نریشَن تہٕ مےٚ چھِ باسان کہِ نَوِ تہٕ پرٛانہِ جٮ۪نریشنہِ منٛز چھُ واریاہ فرق ییٖژاہ فرق زِ نَوٮ۪ن شُرٮ۪ن چھَنہٕ آز بَڑٮ۪ن ہُنٛد سَمجی یِوان تہٕ بَڑٮ۪ن چھُنہٕ شُرٮ۪ن ہُنٛد سَمج یِوان سانہِ وَقتہٕ کیٛاہ اوس سانہِ وَقتہٕ ٲسۍ شُرۍ گِنٛدان پنٛنٮ۪ن بٔڈۍ بَمبَن سۭتۍ نانٮ۪ن سۭتۍ دٔلیٖل ٲسۍ بوزان تہٕ پَتہٕ ٲسۍ شۄنٛگان تہٕ تِمَن اوس اٮ۪نٹَرٹینمٮ۪نٛٹُک یِہوٚے اَکھ ذٔریعہ مگر وٕنۍ چھِ ٹوٹَل ڈِفرَنٛٹ گوٚمُت سون سوسایٹی سون مُعاشرٕ آز چھِ لۄکٹٮ۪ن بَچَن پَنٕنۍ کٲم سکوٗلُک لوڈ وغیرہ وغیرہ تہٕ بَڑٮ۪ن چھِ پنٛنہِ کامہِ وۄنۍ چھِ بڑیو تہِ رٔٹۍمٕتۍ فون اَتھَس منٛز تہٕ لۄکٹیو تہِ رٔٹۍمٕتۍ فون اَتھَس منٛز تہٕ ایز اےٚ مِڈٕل جٮ۪نریشَن چھَس بہٕ روزان لۄکٹٮ۪ن بَچَن پنٛنٮ۪ن یہِ چیٖز وَنان کہِ تُہۍ بِہِو بَڑٮ۪ن نِش یِمَن سۭتۍ کٔرِو کَتھ باتھ یِمَن ہٕنٛز کَتھ بوٗزِو بیٚیہِ کٔرِو کٲم یِمَن سۭتۍ گِنٛدِو کٔرِو اَصٕل پٲٹھۍ یِمَن سۭتۍ کٔرِو کَتھ دادا دادی چھِ یا نانا نانی چھِ یِم چھِ وَنان پرٛانہِ دٔلیٖل وغیرہ تہٕ ایز اےٚ مِڈٕل جٮ۪نریشَن چھِ مےٚ یہِ رول باسان بَڑ ڈِفرَنٛٹ تِکیٛازِ شُرٮ۪ن ہُنٛد سونٛچ چھِ اَکہِ حسابہٕ تہٕ بَڑٮ۪ن ہُند چھُ بیٚیہِ کہِ حساب پرٛٲنۍ جٮ۪نریشَن ییٖژ ڈِفِکَلٹ چھُ سَمجاوٕنۍ مےٚ چھُ باسان زِ تَمہِ کھۄتَن زیادٕ مُشکِل چھِ نٔو جٮ۪نریشَن سَمجاوٕنۍ تہٕ بیٚیہِ چھُ نَوِ جٮ۪نریشن چھَنہٕ بِلکُل ٹایمٕے زِ تِم کَرَن پرٛانہِ جٮ۪نریشن سۭتۍ کونٹیکٹ کَتھ باتھ کَرَن تِمَن سۭتۍ اَسَن گِنٛدان تہٕ ایز اےٚ مِڈٕل جٮ۪نریشَن چھِ مےٚ باسان میون یہِ رول چھُ کُنہِ کُنہِ ساتَن کُنہِ حَدَس تام کامیاب تہِ گژھان مگر کُنہِ کُنہِ ساتہٕ چھِ مےٚ باسان کہِ شایَد چھُ یہِ میٛانہِ خٲطرٕ واریاہ مُشکل یہِ چیٖز تہٕ اَمۍ پَتہٕ تہِ چھَس بہٕ کوشِش کَران تہٕ بیٚیہِ چھَس یِمَن منٛز یہِ گیپ مِٹانہٕ باپَتھ چھَس بہٕ کَران کوٗشِش کہِ لۄکٕٹۍ بَچہِ ہیٚچھناووکھ أسۍ پَنٕنۍ کٲشِر زَبان تاکہِ یُس پرٛٲنۍ جٮ۪نریشَن چھِ تِم ہٮ۪کَن تِمَن سۭتۍ کَتھ باتھ اَصٕل پٲٹھۍ کٔرِتھ تہٕ باقی وَسلام السلام علیکُم وَرحمتُہ اللہ وَبرکاتہوٗ